ییٚلہِ مےٚ ہَسا کینٛہہ فری ٹایم چھُ آسان دۄہَس مِلان پَنٕنۍ کٲم وٲم کٔرِتھ اَصٕل پٲٹھۍ پَتہٕ چھِ میلان کینٛہہ فری ٹایم بہٕ ہَسا چھَس تَتھ منٛز وٕچھان ٹی وی زیادٕ بہٕ ہَسا چھِ اَسہِ زی ٹی وی وٕچھان سِٹار پٕلس وٕچھان کَلٲرٕس سونی ٹی وی پرٛٮ۪تھ کانٛہہ ڈرٛاما چھِ مےٚ پَے وۄنۍ اگر نہٕ بہٕ کُنہِ دۄہ یِن تِم ٹی وی یَس پٮ۪ٹھ وٕچھ نہٕ کِہیٖنۍ نہٕ بہٕ چھَس اَنان موبایل فری موبایلَس اوس نہٕ فور جی چلان یوٕ بہٕ اوسُس سُے آسان دۄہَس وٕچھان تَتھ پٮ۪ٹھ ٲس بہٕ زیادٕ ٹی وی وٕچھان